بہٕ ٲسٕس أکِس گَرٕلٕز ہوسٹَلَس منٛز روزان یُس اَکھ اِسلامِک سکوٗل چھِ تَتہِ ٲسٕس بہٕ ہِیٚڈ گَرٕل تِمَن ہرکانٛہہ چیٖز اوس مےٚ اَنٛڈَر تَتہِ چاہے فون کالٕز آسہٕ یِوان کٲنٛسہِ گَرِ پؠٹھ یا کینٛہہ سُہ سورُے اوس مےٚ تَحت ہر کانٛہہ چیٖز چاہے کٲنٛسہِ اوس کینٛہہ مطلب کُک رَنُن وَنُن آسان یا سَبزی وغیرہ کٲنٛسہِ کانٛہہ کینٛہہ تہِ چیٖز آسہِ ہے ضوٚرَتھ سُہ سورُے اوس میٚیہِ اَنٛڈَر اگر کٲنٛسہِ بازَر آسہِ آسان گَژھُن تِمَن ٲس پیٚوان گۄڈٕ میٚیہِ وَنُن اَدٕ گژھَن تِم چاہے کانٛہہ بؠمار گَژھِ ہا تٔمِس تہِ اوس پیٚوان مےٚ سۭتۍ گَژھُن واریاہ یہِ مطلب مُشکِلات آےٚ مےٚ تَتھ دُورَان تہِ ییٚمہِ موٗجوٗب کہِ مطلب واریاہ ییٚمہِ کہِ وجہ سۭتۍ مےٚ واریاہ زیادٕ دُشمَن تہِ بَنےٚ مطلب أمِس ییٚتہِ تامَتھ کیازِ چھُ سورُے چاہے فون کال کیٛازِ چھِ اَسہِ گَرِکؠن سۭتۍ چاہے کَتھ آسہِ کَرٕنۍ یا کینٛہہ آسہِ کَرٕنۍ یہِ کیازِ چھِ اَسہِ گۄڈٕ پیٚوان أمِس وَنُن أمِس ہیوٚن فون پَتہٕ کَتھ کَرٕنۍ تِمَن سۭتۍ سورُے اوس تِمَن مطلب یہِ گژھان بَار وَنٛنہٕ کہِ أمِس کِیازِ وَنَو أسۍ گۄڈٕ اَدٕ کَرو أسۍ گَرِکؠن سۭتۍ کَتھ وارِیاہ مُشکِلات آےٚ تَتھ دوران تِکیازِ مےٚ خٕلاف گٔے واریاہ مطلب کورِ تہِ تَتہِ پَتہٕ کوٚر مےٚ وارٕ وارٕ وارٕ وارٕ سُہ مَسلہٕ یِتھ کٔنؠتھ حَل کہِ تِمن سۭتۍ کٔر مےٚ پَتہٕ وارٕ وارٕ کَتھ یُس تِمَن سُہ کَنفیوٗجَن اوس تِمَن کوٚر مےٚ سُہ سورُے پَتہٕ دوٗر تہٕ کٔرم تِمَن سۭتۍ کَتھ بیٚیہِ کٔرٮٕم یِمَن ٹیٖچرَن سۭتۍ تہِ کَتھ تَتھ مُتعَلِق پَتہٕ بُلٲو اَسہِ تِم سارے کورِ ہوسٹَل چہِ کٔر ٹیٖچرو تہِ تِمَن سۭتۍ کَتھ مےٚ تہِ کٔر پانہٕ تِمَن سۭتۍ اَصٕل پٲٹھۍ کَتھ ییٚمہِ کہِ وَجہ سۭتۍ تِمَن سُہ مےٚ مُتعلِق یُس تِمَن شَک شُبہہٕ اوس سُہ گوٚو تِمَن دوٗر تہٕ تمہِ پَتہٕ روٗدۍ سٲری أسۍ بےٚ ٹھیٖک پٲٹھۍ بیٚنؠن ہِنٛدۍ پٲٹھۍ پانہٕ ؤنۍ اَکھ أکِس سۭتۍ